ہٮ۪لو اسلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک

ؤنِو سیٚکہِ گٲڑۍ حظ چھِ گژھان وُہ ساس رۄپیہِ تُہۍ ؤنِو تُہۍ کوتاہ دِیِو پنٛداہ ساس سُہ حظ گَژھِ اَسہِ کَم واریاہ کَر چھُو ضوٚرَتھ ٹھیٖک حظ چھُ أسۍ سوزو صُبحس کٔژ گاڑِ چھو سوزٕنۍ ٹھیٖک حظ چھُ أسۍ حظ سوزو